وٕچھ حظ یۄس یہِ ٹٮ۪کنالجی آیہِ امہِ سۭتۍ گوٚو اسہِ نۄقصانٕے زیادٕ أسۍ چھِنہٕ ہٮ۪کان زیادٕ پننہِ فیملی منٛز وۄنۍ روٗزِتھ کینٛہہ اگر أسۍ گرس منٛز بٲژ دہ چھِ أسۍ چھِ آسان کالچٮ۪ن دہن سایڈن دہ پنٕنۍ یہِ ہسا یہِ أڈۍ چھِ آسان فون چلاوان أڈۍ چھِ آسان بدل کینٛہہ کٲم کران اکثر چھُ یِہوے یہِ ہسا یہِ یِم یِم فون اسہِ آے ٹٮ۪کنالجی آیہِ أسۍ چھِ أتھۍ سۭتی روزان یہِ ہسا یہِ زیادٕ آوٕرۍ تہٕ امہِ سۭتۍ ہسا آو اسہِ دۄہ کھۄتہٕ دۄہ گوٚو اسہِ امہِ سۭتۍ زیادٕ نۄقصانٕے ہُہ أسۍ ٲسۍ ہٮ۪کان کُنہِ ساتہٕ رشتہٕ دارس نِش گٔژھِتھ دۄن دۄہن ترٛین دۄہن تہٕ یہِ سا یہِ پتہٕ ٲسۍ أسۍ دپان ہے نہ اسہِ چھُ گرٕ واتُن ضروٗری ہُہ آز ہسا آو اسہِ یہِ ہسا یہِ فون سسٹم وُنکیٚن چھِ أسۍ فونس پٮ۪ٹھٕے دپان ہے وۄنۍ بیہمو أسۍ ییٚتۍ وۄنۍ ہٮ۪کہٕ نہٕ بہٕ یِتھٕے یا تمہِ مٔزیٖد گٔیے اسہِ امہِ سۭتۍ نۄقصانات أسۍ ٲسۍ یہِ ہسا یِم برٛونٛٹھِم چھِ تِم حظ ٲسۍ یہِ ہسا یہِ کھٮ۪وان تِہُنٛد کھٮ۪ن چٮ۪ن اوس اصل سُہ اوس آسان دانس پٮ۪ٹھ ٲسۍ تِم کران تیار زِنِس سۭتۍ ٲسۍ کران تیار تتھ اوس آسان چایہِ تہِ مزٕ بتس تہِ مزٕ سِنس تہِ مزٕ یہِ چھُ وُنکیٚن یہِ پریشر کُکر آو رَیِس آو امہِ سۭتۍ حظ گوٚو اسہِ سٲنۍ یہِ ہسا یہِ صحت گٔیے امہِ سۭتۍ ختٕم بٮ۪مارِ وژھٕ زیادٕ زیادٕ ؤنکیٚن چھُ نہٕ سُہ کٔہیٖنۍ گرٕ یتھ منٛز نہٕ یہِ ہسا یہِ بٮ۪مار چھُ شُگر یہِ ہسا یہِ پریشر امہِ سۭتۍ ہسا گوٚو اسہِ یہِ زیادٕ زیادٕ چھُ یہِ اسہِ نۄقصانٕے واتناوان یہِ ٹٮ۪کنالجی ہُہ امہِ سۭتۍ ہسا گٔیے أسۍ تقریٖبن تقریٖبن چھِ أسۍ سٲری اتھ منٛز اِنوالو وُنکیٚن گٔمٕتۍ ہُہ سُہ سکوٗنہ چھُنہٕ کینٛہہ یُس برٛونٛٹھ اوس یہِ ہسا یہِ آسان تہٕ بیٚیہِ چھُ یہِ دۄہ کھۄتہٕ دۄہ دۄہ کھۄتہٕ دۄہ اسہِ یہِ پکناوان وۄنۍ یہِ ہسا یہِ خرٲبی کُنتھ کُجاہ برٛونٛٹھِم سُہ صحت برٛونٛٹھم یہِ ہسا یہِ کٕتھ کٲٹ ٲسۍ أسۍ کران تیار ژوٚٹ ٲسۍ أسۍ کھٮ۪وان أسۍ ٲسۍ کران سۄ نارس پٮ۪ٹھ تیار وُنکیٚن چھُ اسہِ سورُے یُس اسہِ یہِ یہِ ہسا اٮ۪لیکٹرانِک ٹٮ۪کنالجی آیہِ امہِ سۭتۍ گٔیے اسہِ صحت تہِ ختم ہیٚکتھ نہٕ اسۍ چھِنہٕ ہٮ۪کان وۄنۍ ٹوٹل کہیٖنۍ کٔرتھ تہٕ أسۍ حظ چھِ اکثر روزان وۄنۍ تقریٖبن تقریٖبن سٲری بٮ۪مار امہِ سۭتۍ ووت اسہِ نۄقصانٕے فٲیدٕ آو نہٕ اسہِ امہِ سۭتۍ کینٛہہ وۄںی گوٚو یُس اسہِ نوٚو یہِ ہسا یہِ جنریشن یی تِم آسن تِم أسۍ چھِ ہٮ۪کان ؤنۍ کینٛہہ کٔرتھ تِم ہٮ۪کن نہٕ وۄنۍ ٹوٹل کہیٖنۍ کٔرتھ یہِ ہسا یہِ امہِ پتہٕ امہِ سۭتۍ حظ ووت اسہِ تقریٖبن تقریٖبن نۄقصانٕے